پُلوٲمِس منٛز کیٛاہ ٹیٛورِسٹ اٹریکشَنٕز چھِ ٹیٛورِسٹ اٹریکشَنٕز چھِ اَگر تُہۍ وُچھو ریٚمبۍ آرا ریٚمبۍ آرا ہسا چھُ یِوان ماننہٕ یور یَتھ آب چھُ آسان واریاہ خَلق چھِ گژھان تور ٹیٛورِسٹ تہِ ہیٚکیٚن تور وٲتِتھ تتیٛک لطف اُٹھٲیِتھ یُتُے یوت نہٕ کیٚنٛہہ یورٕ ہسا چھِ یورٕ چھِ واریاہ بَٹہٕ تہِ روزان سٲنِس سایڈَس تُہۍ ہیٚکہِ وُچھِتھ بَٹَن ہنٛدۍ مکان چھِ یور ٹیٛورِسٹ ہیٚکیٚن وُچھِتھ تہنٛدۍ یِم واریاہ ہِندوٗزَن ہنٛدۍ مکان تہٕ بیٚیہِ چھِ اسہِ پُلوٲمِس منٛز اَکھ سٹیڈیم بوٚڑ اکھ سٹیڈیَم یتیٚن بٔڑۍ ییتہِ بٔڑۍ بٔڑۍ میچ چھِ یِوان گِنٛدنہٕ تہٕ واریاہ خلق چھِ یِوان تور میچ وُچھنہِ سۄ چھِ اَکھ لینٛڈ مارٕک یۄس اٹریکٹہٕ تہِ چھِ کران خلقن بیٚیہِ چھِ یور شہیٖد پارَک پُلوٲمِس منٛز تور چھِ واریاہ شُرۍ واریاہ خلق یِوان پَنُن پَنُن لیٖجَر ٹایم گُزارنہِ